سٲنۍ کٲشِر لَنٛگویج اَکھ مَزٕدار لَنٛگویج ہِندُستانَس منٛز یِوان ماننہٕ کیازکہِ یہِ چھِ واریاہ ایٖزی واریاہ سَہَل چھِ یہِ بولٕنۍ مگر اَتھ منٛز کیاہ چھِ مین چیٖز پرٛابلِم کیاہ چھِ ییٚلہِ نیٚبرِم آوُٹ سایڈَر یور تَرَن چھُ تِمَن چھُنہٕ یہِ سون یہِ کَشمیٖری یِوان یہِ کٲشِر زَبان یِوان سَمٕج کینٛہہ مگر وۄنۍ ییٚلہِ أسۍ کٲشِرۍ چھِ گژھان آوُٹ سایڈ سِٹیٹَن منٛز